گرٛیجویشَن کَرے مےٚ بٮ۪نٛکِنٛگ منٛز فاینانسَس منٛز تہٕ منیجمنٛٹَس منٛز بِزنِس منیجمنٛٹَس منٛز تہٕ گرٛیجویشَن مَکلٲیِتھ کٔر مےٚ کٲم مےٚ کٔر أکِس فیکٹری سۭتۍ کٲم ییٚمِکۍ بہٕ اٮ۪کاونٛٹٕس اوسُس سنٛبالَن تہٕ تٔمِس سۭتۍ کٔر مےٚ أکِس دۄن ؤرِیَن کٲم تہٕ مگر تَتھ منٛز اوس مسلہٕ یِوان سیلری ٲس تھوڑا بہت کَم تہٕ ہُپٲرۍ اوس کامہِ ہُنٛد تہِ واریاہ زیادٕ تَتہِ دَباو کٲم ٲس واریاہ زیادٕ پٮ۪وان کَرٕنۍ تَمہِ پَتہٕ تہِ آیے مےٚ جاب آفَر اَکھ زٕ کمپنِیَن سۭتۍ ییٚتہِ آیے ٹیلیٖکام کمپٔنی سۭتۍ اَکھ بیٛاکھ آیے ییٚمِچ ٹرٛیڈ تھرٛوٗ تہٕ بیٛاکھ آیے أکِس بِسکِٹ کمپٔنی ہِنٛز مگر مےٚ آیہِ نہٕ سیلری تھرٛوٗ برابٔردی کیٚنہہ وۄنۍ چھُس بہٕ برونٛٹھ کُنَتھ یژھان بہٕ چھُس یژھان وۄنۍ برٛونٛٹھ کُن جاب کَرُن بٮ۪نٛکَس منٛزٕے چاہے سُہ پرٛیویٚٹ بٮ۪نٛک آسہِ چاہے سُہ گورمٮ۪نٛٹ سیٚمی گورمٮ۪نٛٹ بٮ۪نٛک آسہِ اٮ۪س بی آی آسہِ تہٕ یِمَن بٮ۪نٛکَن منٛز چھُس بہٕ بٮ۪نٛکِنٛگ منٛز چھُس بہٕ یژھان کٲم کَرٕنۍ تِکیٛازِ تَتہ چھِ جاب سِکیورٹی جاب چھِ تَتہِ کَنٹِنیوٗسلی تَتہِ چھُنہٕ تَتہِ چھِ سیلری تہِ اَصٕل بیٚیہِ چھِ سۄ سیلری بیٚیہِ چھُ سُہ جاب کَنٹِنیوٗسلی لایِف ٹایِم سُہ چھُ بوٚڈ مسلہٕ یِوان تَمہِ موٗجوٗب چھُس بہٕ پرٛٮ۪فَر کران دَپان چھُس بٮ۪نٛکَس منٛز اگر گژھِ یا اگر تِژھ کمپٔنی آسہِ یَتھ کَنٹرٛیکٹ آسہِ دَہ ٹُہ پنٛداہ ؤری بیٚیہِ آسہِ سیلری تہِ اصٕل تہٕ تَمہِ خٲطرٕ تہِ چھُس بہٕ بہٕ چھُس دَپان اگر سۄ اَپرچُنٹی یِیہِ تہِ سُہ ہٮ۪کہٕ بہٕ اصٕل پٲٹھۍ پرٛٮ۪فَر کٔرِتھ باقٕے ہٮ۪کَو نہٕ کانٛہہ جابٕے کٔرِتھ بیٚیہِ چھِ اَسہِ زٔمیٖندٲری تہِ گَرِ کَران اَسہِ چھُ باغ واغ گَرِ أسۍ چھِ تَتھ سۭتۍ تہِ تھوڑا بہت کَران پَنُن گُزار دۄہ دۄہ چھِ دِوان تَتھ سۭتۍ تہٕ نیران چھُ پَکان چھُ رۄپیہِ دَہ چھِ پَکان بیٚیہِ چھُ بیٛاکھ اوپشَن چھِ ییٚتہِ وۄنۍ اَسہِ بِزنِس باپارٕچ باپٲرۍ مطلب بِزنِس چھُ کَرُن ٹرٛیڈ چھُ کَرُن تَتھ منٛز چھِ کٲم کَرٕنۍ تَتھ منٛز چھُ مال ہیوٚن یا ژوٗنٹۍ ہٮ۪مو یا بدل کیٚنہہ یا ڈیٖلَرشِپ رَٹو کُنہِ چیٖزٕچ تہٕ تِتہِ اوس مایِنٛڈَس منٛز اَسہِ یِوان مگر زیادٕ تَر چھِ یِوان پرٛٮ۪فَر کرنہٕ بٮ۪نٛکِنٛگ یا گورمٮ۪نٹ آسہِ یا سیٚمی گورمٮ۪نٹ آسیٛا پرٛیوٮ۪ٹ آسیٛا تَمہِ خٲطرٕ چھِ تِم اٮ۪کزام کران نوٹفِکیشَن کڑان تَمہِ اٮ۪کزام خٲطرٕ تہِ چھِ مٔنٛزۍ مٔنٛزۍ تیٲری پٮ۪وان کَرٕنۍ تہٕ گویا اَمہِ خٲطرٕ چھُس بہٕ یژھان پَنُن جاب گژھِ ہے میلُن مےٚ اَتھ سٮ۪کٹَرَس منٛز